ہیٚلو وعلیکُم سلام ؤنِو ہے تُہۍ چھِو حظ دُکانٛدار مےٚ حظ اوس ضروٗرت زعفران تہٕ بیٚیہِ یہِ مرژٕوانٛگن کٲشِر مرژٕوانٛگن حظ بہٕ حظ چھَس ٹوٗرِسٹہٕ کیٚنٛہہ نہَ حظ چھُ أسۍ یِمو نا تُہٕنٛدِس دُکانس پٮ۪ٹھ أسۍ وُچھو أتی چلو شُکریہ